مےٚ نہ حظ اوس کہیٖنۍ ییٚلہِ بہٕ ایٚگزام دتھ آوُس اورٕ مےٚ ووتُس گرٕ مےٚ ٲس بۄچھ واریاہ لجمژٕ اَتی آو نہٕ مےٚ انداز کِہِنۍ نہ اوس بتہٕ ییٚتہِ رٔنِتھ نہ ٲس چایہِ ہُن تہِ ٲسے نہٕ کہیٖنۍ اوس نہٕ مےٚ کٔر کٲم باسمت ٲس ایٚویٚلیبل أتی باسمت اوٚن مےٚ تہٕ مےٚ لٲج بریانی بَناؤنۍ أنۍ مےٚ مسالہٕ چِکَن مسالہٕ میٖٹ مسالہٕ بریانی مسالہٕ أنۍ مےٚ رَلٲوۍ مےٚ یِم تہٕ روٚن مےٚ باسمت یِتھ پٲٹھۍ بَتہٕ چھِ رَنان اَصل پٲٹھ روٚن مےٚ باسمت واسمت کٔر مےٚ کٲم پتہٕ حض کٔر مےٚ کٲم تہٕ باسمت گوٚو کمپلیٖٹ تہٕ تھو مےٚ یہِ لٲگِتھ تہٕ گوٚو بتہٕ تَیار پَتہٕ اون مےٚ کڈاے منٛز کڈاے أنِم تَتھ منٛز تروٚو تیٖل بیٚیہِ ترٲیِس یِمَے گنٛڈٕ ونٛڈٕ پٮ۪ٹھٕ ترووُس بَتہٕ رَلوو مان ژٕ تھوو دہَن وُہن مِنٛٹن پَتہٕ حض گٔے کٲم بنے یہِ بریٲنی بۄچھِ حض ٲس واریاہ لٔجمٕژ تہٕ پَتہٕ کھیٚیہِ مےٚ یِہے بریٲنی پَتہٕ بنٲو یہِ جلدی جلدی یہِ تہٕ پَتہٕ حض کھیٚیہِ مےٚ یہِ آرام سان حظ